رننٛگ دونہٕ خٲطرٕ چھُ اسہِ اکھ چیٖز ضروٗری دیان تھاوُن سُہ گوٚو طاقتی چیٖز کھٮ۪نۍ تاکہِ یتھ منٛز کیلشیٚم زیادٕ آسہِ تاکہِ أسۍ ہٮ۪کو آرام سان دٔیِتھ تہٕ بیٚیہِ سون صحت تندرُستہٕ گژھِ آسُن تیٚلہِ ہٮ۪کو أسۍ رننٛگ دٔیِتھ کٔرتھ بیٚیہِ صُبحن سُلہِ وۄتُھن سرٛان کرُن صاف پلو لاگٕنۍ اتھ سۭتۍ سۭتۍ گژھِ آسُن اسہِ کھٮ۪ن چٮ۪ن اصل پٲٹھۍ تاکہِ اسہِ یی نہٕ کانٛہہ دِکتھ صحت گژھِ ٹھیٖک آسُن وقتس پٮ۪ٹھ گژھِ ٹریٖٹمینٹ گژھُن اتھ رننٛگ خٲطرٕ